مے اَنٛیاے حال حالٕے کیٚنٛہہ دۄہ برٛونٛٹھ واشِنٛگ مشیٖن گودریج والٮ۪ن ہٕنٛز سۄ باسیٚیہِ مےٚ امۍ حِساب تھوڑا غَلَط تِکیازِ ییٚلہِ سۄ یَلہٕ چھِ أسۍ تَرٛاوان تَتھ چھِ واریاہ کَھکھراے تہٕ شور کَران ییمہِ حِساب مے باسیٚیہِ نہٕ سۄ چھِ اَصٕل بیٚیہ چھِنہٕ تَتھ واریاہ زیاد پَلو واتَن کیٚنٛہہ اگر تَتھ ژور پٲنٛژھ پَلٕو ترٛاوو سۄ چھِ بَنٛد آٹومیٹِک گَژھان بیٚیہِ باسیو مے تَتھ یہِ اَکھ ڈِفٮ۪کٹ زِ ییٚلہِ تَتھ ٲسۍ ییٚمہِ انٛد سِپِن کَرنہٕ خٲطرٕ پَلٕو چھِ ترٛاوان سۄ چھِ لَگ بَگ پانٛژَن مِنٛٹَن ہورِٕ یورٕ پَننہِ جَگہ ڈَلان ییٚمۍ حِساب سۄ أکۍ جاے پٮ۪ٹھ بییِس جاے تام چھِ پانٕے واتان بیٚیہِ اَکھ أہم سۄ چھنہٕ سۄ واشِنٛگ مٔشیٖن یۄس پانے اورکِس پاورَس پٮ۪ٹھ چَلِہا مطلَب زِ تَتھ چھُ ٹرٛنسفارمَر ضوروٗری لاگُن ییٚمہِ حِساب سۄ تَتھ ٹرٛانَسفارمَر پاوَر چھُ پاوَر سَپلاے واریاہ چھُ دِوان تہٕ سۄ چھِ پان پَتہ اصٕل پٲٮ۪ٹھ چَلان یِتھ پٲٹھۍ باسیو مے سۄ چھنہٕ اَصٕل واشِنٛگ مٔشیٖن امہِ لِحاظ بیٚیہِ چھِ سۄ پانےٕ ہورٕ یورِٕ کَران یُس نہٕ أکِس اِنسانَس پَسنٛد چھُ